تُہۍ ؤنو سا پالتھیٖنُک اِستعمال کرُن کوٗتاہ چھُ مُضِر اَسہِ کیاہ پَزِ کَرُن یہِ پالتھیٖن رُکاونہٕ خٲطرٕ یَتھ لِفافہٕ وَنان چھِ اللہ تعالٰی ہن بَنو اِنسان اشرف المخلوقات یُس زٔمیٖن آبو ہوا جاناوار جنگل سورُے کیٚنٛہہ یِہُندٕے فٲیدٕ تہٕ آرامہٕ باپَتھ اِنسانن ہٮ۪وٚتُن سونچنُک تہٕ سَمجنُک طاقت یُس زٔمیٖن دِژٕنیس یُتھ سُہ لَسہِ بَسہِ بیٚیہِ وۄپداوِ مُختٔلِف پھل فَصٕل تہٕ سَبزی یہِ اَتھ پٮ۪ٹھ تہٕ یِمن سارنی نیامژَن ہُند تُلہِ فٲیدٕ تہٕ بَنہِ رۄب سُند شُکُر گُزار بے شَک کوٚر أمۍ اِنسانن قۄدرَت کٮ۪ن شاہی کارن ہُند پَردٕ فاش زوٗ تہٕ تار ژوٗنہِ تہٕ تارکن پٮ۪ٹھ تہٕ کھوٚت نٔوۍ نٔوۍ چیٖز کرنہِ ایجاد مۄحلِکۍ بیمارین کوٚرُن علاج تہٕ ۂتِھیار تہِ بَنٲوِنۍ یِمو سۭتۍ سورُے دُنیاہ کیٚنٛہہ بٔلکہِ زُو زوٗن تہٕ آفتاب تام ہٮ۪کن نیسہٕ تہٕ نابوٗد سَپدِتھ تہٕ یِمٕے ظٲلِم اَتھٕ چھِ پَنُن ماحول تہٕ یہِ زٔمیٖن ٲلوٗدٕ کرنَس پرٮ۪تھ ساتہٕ تَیار آسان تہٕ زَن گوٚو سون آب یُس نہٕ بیمارَن ٹھیٖک تہٕ نندرِ ہٮ۪کان ؤزناون اوس چھُ وۄنۍ تیوٗت ٲلوٗد گوٚمُت زِ یہِ چھُ آریاہن اَرین دَرین بیمار کران تِکیازِ اَسہِ ییٚتہِ کُنہِ کانہہ گندگی مۄکٔرِیار باب پالتھِیٖن اَتھٕ چھُ یِوان اَسہِ چھِ اَتھ آبَس منٛز دٲرِتھ دِوان تہٕ سورُے آب تیوٗت ٲلوٗدٕ بَناوان زِ اَمہِ سۭتۍ چھُ سٲنِس ماحولَس تہٕ صحتَس سَخ زَکھ واتان یِتھٕے کٔنہِ کوٚر راتھ تہِ پَنٕنیو اَتھو پَنُن ہوا تہٕ تیوٗت ٲلوٗدٕ زِ شاہ کھالن بَنیو مُشکِل تہٕ اَگر یِتھٕے کٔنۍ ٲلوٗدگی ہٕندۍ سامانہٕ ہُران روٗد سُہ وَکھ چھُنہٕ تیٚلہِ دوٗر ییٚلہِ اللہ تعالٰی سٕنز اَتھ زٔمیٖن پٮ۪ٹھ زِندٕ روزُن نہٕ صرف مُشکِل گژھِ بٔلکہِ نامُمکِن تہِ تۄہہِ چھُ یِتھیٚن کَرو أسۍ پالتھِن مُتعلِق کَتھ ییٚمیُک ورتاوُک دۄہ کھۄتہٕ دۄہ زیادٕ دُرُست عٲلمو باپَتھ پریشٲنی پٲدٕ کران چھِ تِکیازِ تِکیازِ نہٕ چھُنہٕ یہِ زٔمیٖنس منٛز ہوٚژان تہٕ نہٕ گَلان نہ میٚژِ سۭتۍ شرپان تہٕ نہ چھُ دَزان أسۍ چھِ بازرٕ چیٖز أسۍ چھِ بازرٕ چیٖز مٔلۍ ہیوان بامے سَبزی یا سَلاد آسان ہُند ہوزِری یا نٲلۍ پَلو آسان یِم سٲری چیٖز چھِ أسۍ یِمنٕے پالتھیٖنن منٛز اَنان تہٕ یِم پالتھیٖن چھِ أسۍ تِتھٕے پٲٹھۍ تُلان تہٕ ژھنان نالن تہٕ دٔریاون منٛز ییٚمہِ سۭتۍ سون یہِ آب تہٕ ہوا چھُ آلوٗدٕ گژھان گرٕ اَتھٕ چھِ أسۍ یِم پالتھیٖن ٹھیلہٕ یا لِفافہٕ نیبر دٲرِتھ دِوان گرو منٛز نیرن وول سورُے ژوٚٹھ ہُریومُت کھٮ۪ن چینہٕ پلوٕچہِ شَیترِکۍ کھنجہِ پٔلاسٹِک چیٖز تہِ چھِ أسۍ نیبر دٲرِتھ دِوان یِم سٲری چیٖز چھِ سِواے پٔلاسٹِک غلط تہٕ ہوٚژِتھ میٚژِ منٛز شرٛپان شیشتٔر کھنجن چھِ خاے لگان اَما پوٚز پالتھیٖن ٹھیلہٕ یِمَن عام پٲٹھۍ موم جام پٔلاسٹِک وَنان چھِ غلان یا ہوٚژان نہ چھِ سَہل سَہل دَزان